کٲشِر بولنَس منٛز چھُنہٕ پرٛابلِم کٕہٕںۍ مےٚ گژھان البتہ لیکھنَس منٛز چھِ واریاہ پرٛابلِم لیکھُن چھُ کٲشُر واریاہ مُشکل کَمیٲرٕڈ ٹُوٚ بولُن کٲشِر چھِ اَسہِ نیٹِو لینٛگویج مادری زبان یہِ چھِ لۄکچارٕ پٮ۪ٹھَے اِنسان بولہٕ بول چال کَران اَتھ سۭتۍ تہٕ تَوٕ موٗجوٗب چھُنہٕ باسان مُشکل کینٛہہ تہٕ البتہ ییٚلہِ لیکھنَس پٮ۪ٹھ چھِ یِوان یہِ چھُ واریاہ ڈِفکَلٹ کَمیٲرٕڈ ٹُوٚ باقٕے اَدَر لینٛگویجِز اُردوٗ اگرَے اَتھ کَمپیرِزَنَس منٛز وٕچھو سُہ چھُ ایٖزی مگر کٲشُر چھُنہٕ مےٚ اَز تانۍ لیوکھمُت کینٛہہ اَکہِ لَٹہِ کرے مےٚ ٹرٛاے کٲشُر لیکھُن مگر مےٚ توٚگ نہٕ لیکھُن کینٛہہ تہٕ البتہ وَننَس بوزنَس منٛز چھِنہٕ کانٛہہ تہِ پرٛابلِم کیٛازِکہِ یہِ چھا نیٹِو لینٛگویج یہِ چھِ لۄکچار پٮ۪ٹھَے آمٕتۍ کَران تہٕ بیٚیہِ چھِ سارنٕے سۭتۍ دۄہَس آسان کٲشرُے کَران تَمہِ وجہ سۭتۍ چھُنہٕ کانٛہہ تہِ پرٛابلِم یِوان وَننَس منٛز تہٕ البتہ لیکھنَس منٛز چھِ واریاہ زیادٕ پرٛابلِم یِوان یہِ چھُ ڈِفکَلٹ واریاہ زیادٕ لیکھنہٕ کِنۍ